ہیٚلو اسلامُ علیکم آہن حض ٹھیٖک تُہۍ چھِوٕ ٹھیٖک صحت چھا ٹھیٖک مَمی پاپہٕ چھا ٹھیٖک بٲے جان چھا ٹھیٖک نیٚچوٗ چھا تمٔۍ سُنٛد ٹھیٖک کیٛاہ سا نظری چھِو نہٕ توٚہۍ یَپٲری دِوان اَز کِتھٕ کٔنۍ آوٕ تۅہہِ موقعہٕ فون کَرنس ہاے کُس گُلہٕ کاک یُس ہا ہمسایہِ چھُ اَسہِ سُہ رِشتہٕ دار ہاے ہاے ہاے ہاے إِنَّا وَإِنَّـا إِلَيْهِ رَاجِعُونَ یہِ کَر کُزریٛو ہاے ہاے ہاے ہاے یے تۄہہِ کیٛازِ حظ ووٚنوٕ نہٕ أسۍ وَسہٕ ہاو گۄڈٕنیٚتھ وۅنۍ کَر کوٚروٕ فاتحہ واتحہ صحیٖح ہاے ہاے ہاے یہِ کیٛاہ حظ چھُو تُہۍ ونان سُہ حظ اوس وُنہِ وُنہِ کوتاہ وُہُراوس سُہ چلو بہٕ حظ ونہو گَرِکیٚن یہِ ادٕ سا بِہِیو خۄدایس حوالہٕ موجی اے موجی گُلہٕ